تِم چیٖز یِمو سۭتۍ أسۍ صحتیاب روزو تِم تِم وَنہو بہٕ تۄہہِ مطلَب أسۍ کِتھ کٲٹھۍ ہیکو بٮ۪مارۍ نِش بٕچِتَھ کیازکہِ پٔتۍمہِ ؤرۍیٕو پٮ۪ٹھٕے گٔے اسۍ کووِڈ سۭتۍ سُہ پینٛڈَمِک آو کووِڈ پینٛڈَمِک تمہِ سۭتۍ گٔے سٲرٕے اَکھ گٔے اِکنامی تہٕ ڈاوُن کیازکہِ یۄس بٮ۪مٲرۍ چھنہ بٮ۪مٲرۍ سۄ چھِ واریاہ اَکھ لاعٮ۪لاج آسان یِم سارِنے چیٖزَن چھُ عٮ۪لاج مگر یۄس یہِ دود چھُ آسان امہِ سۭتۍ چھُ گَژَھان اَکھ مُلُک چھُ گَژَھان خستہ حال امہِ سۭتۍ ٹھیٖک چھا تۄہہِ وَنہو بہٕ تِم چیٖز یِمو سۭتۍ أسۍ پَرِہیز ہیکو کٔرِتھ یِمو سۭتۍ أسۍ بٮ۪مارۍ نِش ہیکو بٕچِتھ تَتھ منٛز چھُ گۄڈنٮ۪تھے پَنُن اوٚنٛد پوٚک چھُ اسہِ گۄڈنٮ۪تھے صاف تھاوُن مطلَب پرٛوپَر سٮ۪نٹیشن چھِ اسہِ تھاوٕنۍ اسہِ چھُ نہٕ مطلب اگر اسہِ فار ایگزامپل چَلو اسہِ چھ وَنۍ أنٛدۍ پٕکۍ چھِ اسہِ گنٛدگی سۄ چھنہٕ تھاوٕنۍ سۄ چھِ کَرٕنۍ جَلٕد سے جَلٕد صاف یا اسہِ چھِ ڈرینہٕ تِم چھِ صاف کَرٕنۍ کیازکہِ تِمو پٮ۪ٹھ چھِ مَچھِ وَتھان مَچھ چھِ پَتہٕ اَژان انٛدَر تِم چھِ بٮ۪ہوان اسہِ بَتَس پٮ۪ٹھ تِمو سۭتۍ چھِ گَژَھان اسہِ گَنٛدگی گٔے بٮ۪مار تِمو اوٚن اورٕ اِنفٮ۪کشٮ۪ن گے أسۍ تِمو سۭتۍ بٮ۪مار دویِم کَتھ وۄنۍ اگر باتھروٗم واتھروٗم چھُ تِمَن چھ مطلب پرٛاپَر کٕلیٖنِنٛگ کَرٕنۍ تِم چھِ پرٛاپَر صاف تھاوٕنۍ تِمن چھنہٕ گنٛدگی چھنہٕ فَکھ چھُنہٕ تھاوُن کیٚنٛہہ خاص کر چھُ اَمیُک خیال تھاوُن دویِم چھُ سیلٕف کیر اسۍ چھُ پَننہِ پانُک مطلب واریاہ زیادٕ مینٹین تھاوُن پَنُن ہایجیٖن پرٛوپر پرسنَل ہایجیٖن چھُ اسہِ تھاوُن مینٹین گۄڈنٮ۪تھےٕ چھُ یِوان تَتھ منٛز اسہِ چھُ ڈیلی باتھ مطلب دوہوے صبحن وٕتِھتھ سرٛان کَرُن کَلہٕ چھلُن برٛش کَرُن کیازکہِ اگرنہٕ برٛش کَرو گٔے دٮ۪نٹَل کیریٖز تہٕ تمہِ سۭتۍ تہِ چھِ بٮ۪مارِ وَتَھان تہٕ مَکلے دَنٛد وَنٛد گٔے بے شوٗبی بٕتِھس پٮ۪ٹھ مطلب فیشل کاسمیٹِک گو تمی ساتہٕ خَراب اسۍ چھُ گۄڈنٮ۪ٹھ صُبحن ؤتِھتھ برٛش کَرُن سرٛان کَرُن کَلہٕ چَھلُن پَنٕنۍ بیٚیہِ یِم پَنٕنۍ چیٖز چھِ ٹاوٮ۪ل چھِ پِلو چھِ چَلو ونۍ اگر پلو کَرِ تہِ شیر کٲنٛسہِ سۭتۍ مگر یِم ٹاوٮ۪ل چھِ تِم گژھۍ نہٕ شیر کَرُن بییِس سۭتۍ کیٚنٛہہ یا مٕہٕنِی وین چھُ شیوِنٛگ سامان تِم گژھۍ نہٕ بییِس سۭتۍ سۄ یا سۄ ریزر پتہٕ کَرَن باربار بار بار بار بار یوٗز تمہِ سۭتۍ چھِ تِم ایس ٹی ڈی بٮ۪مارِ تمہِ سۭتۍ وَتَھان تمہِ سۭتۍ چھِ تِم ایس ٹی ڈی چھِ آسان یِم چھِ بٕلَڈ بارَن تہِ آسان یِم چھِ تُھروٗ بٕلَڈ تہِ گَژھان کیازکہِ وۄنۍ کَرِ میون برٛدَر کَرِ وۄنۍ شیو پتہٕ تُلہِ بیاکھ میون تٔمِس آسہِ زَخٕم لوگمُت تَتھ آسہِ خوٗن قطرٕ لاریومُت سُہ تُلہِ پتہٕ تہٕ کَرِ بیاکھ برٛدَر میون یوٗز تَمی سۭتۍ چھِ بٮ۪مارۍ وَتَھان ترٛییِم کَتھ وَنہو بہٕ تۄہہِ کہِ کھٮ۪ن چٮ۪نُک چُھ خاص کر خیال تھاوُن کیازکہِ یُس سون ڈایِٹ چھُ سُہ چھُ واریاہ میٹَر کَران چَلو اگر جیٚنٹِک چھُ کَران میٚٹَر جیٖنٕز چھِ کَران نَمَتھ پرسَنٛٹ میٚٹَر مگر دَہ پرسَنٛٹ چھُ کَران سون کھٮ۪ن چھٮ۪ن تہٕ میٹَر تمہِ سۭتۍ تہِ چھُ گروتھ ڈیولپمینٹ گَژَھان بیٚیہِ یُس بَچہٕ چھ آسان تٔمِس چھُ آسان گۄڈنِکۍ پٮ۪ٹھے تھاوُن پرٛاپَر ڈایٹ فار ایگزامپل اسہِ چھِ تٔمِس پرٛاپَر مطلب کہِ کیل دِنۍ ٹھوٗل دیُن دۄدہَن دِنۍ بَت ہَن دِیُن یہِ کیٚنٛہہ أسۍ دِمو تٔمِس جَنٛک فوٗڈ أسۍ دَپہوٚس پَک سا گوٚبُر أسۍ اَنہوے دُکان پٮ۪ٹھ ژے لیز لِفاف تمہِ سۭتۍ چھِ خَرٲبی گَژَھان میادَس تہِ بیٚیہِ چھِ اسہِ خاص کَر پان تہِ جَنٛک فوٗڈ کَرُن ایوایَڈ یِم چھِ اسہِ آز پیزا ویٖزا کھٮ۪وَن یِم چھِ کَرٕنۍ ایوایڈ اسہِ چھ کھیٚون ہیلدی ڈایِٹ اسہِ چھُ اکھ مینٹین کَرُن بیلٮ۪نسٕڈ ڈایٹ تَتھ منٛز چھُ یِوان سَلات چھُ یِوان ٹھوٗل چھِ یِوان صُبحَن وٕتِھتھ گۄڈنٮ۪تٕھے کھیٚون چھُ اسہِ چَنہٕ ترٛاونہِ کالے وَزناونہِ تھاونہِ تِم کھیٚنہِ پتہٕ صُبحَن پرٛاپر نیوٗٹرٛیشَن گٔژھۍ اسۍ کھیٚنۍ پرٛاپر یہِ نہٕ کیٚنٛہہ وۄنۍ کھٮ۪مو زیادٕ أسۍ گَژھو پتہٕ اوبیٖز أسۍ گَژھو اووَر ویٹ سہُ تہِ گوٚژھ نہٕ گَژُھن مۄچَر تہِ گوٚژھ نہٕ کَھسُن کیٚنٛہہ یِتھ کٕنۍ اِنسان پٕکۍتھے ہیٚکہِ تہٕ زیادٕ گوژھ نہٕ انسان توٚن تہِ روزُن کیٚنٛہہ کہِ أڑجہِ آسَن نَنہِ گٔے یہِ ترٛییِم کَتھ ژوٗرِم کَتھ چھِ ژوٗرِم کَتھ چھِ وۄنۍ اگر مطلب کٲنٛسہِ چھُ باسان کیٚنٛیی سِمپٹمز مطلب زُکام چھُس بِچارَس تٔمِس چھ کَرٕنۍ کٲم اگر تٔمِس کَمےٕ کَمےٕ چھِ مطلب اِنشَل سِٹیج چھس گۄڈنِچی سِٹیج چھس تمِس چھِ کَرٕنۍ کٲم تٔمِس چھُ گۄڈٕ گَری زمات کَرٕنۍ زن گرِ کیا چھِ أسۍ کٲشِر زمات کَران أسۍ چھِ نَستہِ منٛز ترٛاوان یہِ نُنہٕ آب تَمہِ سۭتۍ چھُ اِنفٮ۪کشَن گَژَھان یَکدَم ختٕم دویِم کَتھ چھِ تٔمِس کٕہٕو وٕہٕو چیٚوٚن مَطلب وٕشنیرَس روزُن ماسٕک تھاوٕنۍ دِتھ مطلب سوشل ڈِسٹیٚنٕس تھاوٕنۍ مطلب زیادٕ نہٕ مطلب کَرُن نیٚبر نیرُن پتہٕ بییَن لُکَن سۭتۍ مِلُن تہٕ تِمن سۭتۍ ہینٛڈشیک کَرُن اَتھ واس کَرُن کہِ تِمن تہِ لارِ سو بٮ۪مٲرۍ تہٕ بیٚیہِ چھُ کھیوٚن اوا گَرٕم بَتہٕ چھُ اسہِ کھیون گَرٕم واٹَر چھُ اسہِ چیٚون یہِ آب چھُ اسہِ گَرٕم چیون پاکہٕ نٲیِتۃ کیازکہِ ییٚلہِ أسۍ پاکہٕ ناوان چھِ آب تَتھ چھِ سٲری جَراسیٖم گَژَھان تٔتتھی خَتٕم اگر سُہ خَراب تہِ چھُ آسان تَتھ چھُ گَژَھان تٔتتھی خَتٕم ترٛییِم کَتھ چھِ وۄنۍ اگر تٔمِس مطلب زیادٕ باسیو نہ مے چُھ مطلب مے چھِ واریاہ سِوییر سِمپٹَمٕز یوان مےٚ چھ نہٕ مےٚ گَژھِ نہٕ یِتھ پٲٹھۍ فَرق کیٚنٛہہ دویِم کَتھ تٔمِس چھُ ڈاکٹرسے وِزِٹ کَرُن تٔمِس چھُ ڈاکٹرَس نِش گَژھن تٔمِس چھُ پرٛاپَر چیک اپ کَرناوُن اصٕل پٲٹھۍ تٔمِس چھُ دَوا رَٹُن تتہِ اینٹِبَیاٹِک کھیٚنۍ اگر تٔمِس پتہٕ اینٹِبیاٹِک سۭتۍ تہِ فرق گے کیٚنٛہہ تٔمِس چُھ کَرٕنۍ کٲم تٔمِس چھُ تیٚلہِ اگر سُہ ییٚتی گَژِھ مٮ۪ڈِکَل شاپَس پٮ۪ٹھ أمِس چھُ واریاہ اصٕل ڈاکٹرَس نِش ہاوُن تٔمِس چھُ سِرینگر وَسُن کیازکہِ ییٚتہِ کھۄتہٕ کۄلگامۍ کھۄتہٕ چھِ اصٕل فیسَلٹی سرینگرَس منٛزٕے اسہِ ییتہِ تٔمِس چھُ ییٚتہِ کہِ کھۄتہٕ وَسُن توٗرۍ گژھُن تَتہِ پتہٕ وَنہِ تٔمِس ڈاکٹر فالو اَپ خٲطرٕ تٔمِس چھُ سُہ پراپر مطلب مینٹین تٔمِس چھُنہٕ یہِ کیٚنٛہہ وَلہٕ وۄنۍ کھیٚو مے دَوا تہٕ گے مے فرق نہ یہِ چھُ یِوان وَگلِتھ یہِ چھُ واپَس یوان اسہِ چھُ باسان اسہِ گے فرق مگر یِم چھِ آسان أنٛدری روٗدۍمٕتۍ پتہٕ چھِ یِم سِمپٹَم یِوان بییہِ واپَس اسۍ چھِ دَپان ہاے اسۍ گے بیٚیہِ بٮ۪مار أمِس چھُ ڈاکٹر دَپان دَپان چھُ ہَفتَس کھیٚیِو دَوا ہَفتہٕ باد ٲسۍزِٮ۪و یِوان بیٚیہِ سُہ چھُ آسان پرٛاپر مطلب کَرُن فالو اَپ مطلب فالو اَپ خٲطرٕ آسان گَژُھن بَس یہِ چُھ سانہِ زِنٛدگی خٲطرٕ واریاہ ضوروٗری یہِ گوٚژھ اِنسان کَرُن امہِ سۭتۍ چھُ روزان گَرِکۍ تہِ سیف پَنُن پان تہِ سیف شُرۍ تہِ سیف تہٕ سٲری سیف